ہیلو السلامُ علیکُم وعلیکُم السَلام ٹھیٖک چھِو اۭں ٹھیٖک پٲٹھۍ آ ترٛاموٗ بانہٕ چھِ چھُوٕ تۄہہِ سَماوار حظ اوس اَسہِ ضوٚرَتھ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کَر ٲسِو تُہۍ تَتہِ صُبحَن وَسا بہٕ اَدٕ سا اَدٕ سا